رِسنٹلی مطلب یِم اَسہِ تہوار مَنٲے تِمن منٛز آو اَسہِ عیٖدِ مِلادُالنبیؐ بیٖیہِ آیہِ عیٖدُلاعضحیٰ باقٕے وغیرہ بَس یِمَے زٕ فیسٹِول تہٕ بیٚیہِ مَنٲیو اَسہِ پٔتمہِ لَٹہِ میگا بُک فِیر کہِ یِم چھِ اَسہِ مَناوان واریاہ عِزو شان سان پَنٕنِس نٔبی پاکؐ سُند مِلاد تِہُند دۄہ چھُ آسان سُہ چھِ أسۍ مَناوان مِسلمان سٲری اَکہٕ وَٹَہٕ گژھان تہٕ دروٗر سَلام پَران نبی پاکؐ سٕندۍ ذاتہِ مُبارَکس پٮ۪ٹھ تہٕ عیٖدُلاعضحیٰ یُس زَن قۄربانٕچ عیٖد چھےٚ آسان تَتھ پٮ۪ٹھ تہِ چھِ أسۍ پَنٕنۍ یِم اَسہِ جانوار واناوار چھِ آسان قۄربان تھٲیمٕتۍ اَڑیو چھِ آسان کَٹھ تھٲیمٕتۍ اَڑیو چھِ آسان تھٲیمٕتۍ داند وغیرہ یِم زَن اسہِ قۄربان چھِ کران تہٕ پَتہٕ چھِ تِمہٕ أسۍ تِم پَنٕنٮ۪ن رِشتہٕ دارَن بٲگراوان تہٕ تہٕ عیٖز پٮ۪ٹھ چھُ الحمدللہ اَسہِ سٲری مَسلمان چھِ یِکہٕ وَٹہٕ آسان نٮ۪ماز یِکہٕ وَٹہٕ پَران نٮ۪ماز أکسٕے جایہِ تہٕ اکھ أکِس چھِ تِم نالہٕ مٔتۍ کران عیٖز ہٕندۍ خُوش آمدیٖد دِوان تہٕ تَمہِ ساتہٕ چھِ مُسلمانن واریاہ خُوشی آسان تہٕ پٔتمہِ لٹہِ یُس اَسہِ میگا بُک فَیر فیسٹِول مَنوٚو ییٚتی پَنٕنِس ڈی پی ایٚس سکوٗلس منٛز تہٕ تَتھ منٛز حظ چھِ واریاہ مطلب سُہ اوس یہِ چھُ بُک فِیر کہِ کِتاب چھِنہٕ اَسہِ ٹوٹل پَرنہٕ خٲطرٕ آسان کِہینۍ تِم چھِ اَسہِ منٛز ڈیولَپمیٚنٹ کران فِزِکٔلی نیچُرل فِزِکٔلی چھِ کران مینٹٔلی چھِ کران اَسہِ منٛز تِم ڈِویلَپمینٹ تہٕ تَمہِ پَتہٕ بیٚیہِ ٲسۍ تَتہِ واریاہ مطلب یِم پَنٕنۍ بُک أسۍ کٕننہِ آمٕتۍ سیل ٲسۍ تَتہِ بُکن ہنٛز واریاہ زیادٕ مطلب ایٚن سی پِی ایٚل بُکٕس آسہٕ باقٕے وغیرہ کَمپوٗٹر لینگویجن ہنٛز بُکٕس واریاہ واریاہ زیادٕ بیٚیہِ ٲسۍ تِم میڈِکَل سٲری یِم ڈِپارٹمیٚنٹ ٲسۍ تِم تہِ ٲسۍ آمٕژ